ڈسٹک گُلگام چھُ ڈسٹک پلوامہ چھُ ڈسٹک بڈگامہ چھُ ڈسٹک سرینگر چھُ ڈسٹک کپوارا چھُ یِم چھِ پانژھ ڈسٹک یِم مےٚ یاد چھِ